بہٕ چھُس کَران پریٚفَر زیادٕ یِمَن مُبایِل لیپٹاپ گیجَٹٕس یُم تہِ چھِ اَسہِ زیادٕ آسان تکیازِ مُبایِل گیجَٹٕس یِم فون وون چھِ آسان اَسہِ یِم چَنٛدَس مَنٛز چھِ آسان یِم چھِ آسان چَندسٕے مَنٛز ییٚمہِ ساتہٕ کینٛہہ لٮ۪کھُن آسہِ مَطلَب کیٚنٛہہ آسہِ کَرُن کیٚنٛہہ تہِ مان حظ ژٕ لٮ۪کھُن آسہِ أسۍ کَڑو فون أسۍ لٮ۪کھَو آرام سان سُہ چھُ گَژھان اَصل تکیازِ اَسہِ چھُ آسان فون چَندسٕے مَنٛز اَسہِ چھُنہٕ گَژھان زیادٕ سُہ اورٕ یورٕ تُلُن کِہیٖنۍ تنہٕ بیٚیہِ اَگَر پیپرَس پیٹھ چھُنہٕ تَوے زیادٕ پرٮ۪فَر کَران کہیٖنۍ نہٕ تکیازِ أسۍ لٮ۪کھو اَسہِ چھُنہٕ آسان ہَر کُنہِ جایہِ چھُنہٕ آسان پٮ۪ن یُم کاپی ایویلیبِل کِہیٖنۍ تکیازِ بیٚیہِ ہیٚکو نہٕ یِم ہَر کُنہِ جایہِ پَکنٲیِتھ کینٛہہ پٮ۪ن کاپی یِم ہیٚکو نہٕ یِم ہَر کُنہِ جایہِ پَکنٲیِتھ یہِ چھُ گَژھان حٮ۪کٹِک نَفرَس خٲطرٕ سُہ پَکنایے واریاہ بوج وۄتھان نَفرَس سُہ پَکنایہِ پَتہٕ یُتھے یِوان پَتہٕ کھولان مَطلَب سُہ چھُ گَژھان واریاہ یہِ پٮ۪ن وٮ۪ن آسُن موبایِل فونَن مَنٛز کیاہ چھُ ییٚمہِ ساتہٕ مَن آو آو کٔڑِو فون لٮ۪کھِو کیاہ چھُ کَرُن سورُے چھُ ایویلیبٕل پانٛژھ شےٚ کاپیہِ ہیٚکِو تُہۍ اَتھ مَنٛز سیو کٔرِتھ ٹیٚنشَن چھُنہٕ بیٚیہِ کیاہ چھُ بیٚیہِ چھُ اِریز ہیٚکِو تُہۍ کٔرِتھ مَطلَب پیپرَس پیٹھ اَگَر تُہۍ کینٛہہ لٮ۪کھِو پیپرَس پیٹھ اَگَر تُہۍ کینٛہہ لٮ۪کھِو اَگَر کینٛہہ گوٚو غَلَط اورٕ یورٕ ہیوٚکھ گوٚو مَطلَب تَتھ پیٹھ ہیٚکِو نہِ تُہۍ سُہ بیک آِریز چھُ آسان تَتھ پیٹھ چھُ گَژھان پَتہٕ چھُ پٮ۪وان اَسہِ کَرُن نَیہِ پیٹھٕ فون کیاہ چھُ فونَس مَنٛز آسَن اَسہِ اَسہِ گَژھِ کینٛہہ غَلَط أسۍ کَرو بیک أسۍ کَرو یہِ أسۍ ہیٚکو اِریز سُہ کٔرِتھ تَتھ مَنٛز چھُ یُہے پیپرَس مَنٛز چھُنہٕ یہِ بٮ۪نِفِٹ اَسہِ کِہیٖنۍ مِلان یُس اَسہِ موبایِل لیپٹاپ کَمپیوٹَر یِم گیجَٹٕس چھِ اَسہِ بیٚیہِ چھِ یِم اَسہِ چھِ اَتھ پیٹھ یِم أسۍ ہیٚکو مَطلَب یہِ کٔرِتھ بیک کٔرِتھ اِریز ہیٚکو کٔرِتھ پیپرَس مَنٛز چھَنہٕ یہِ فیسَلٹی اَسہِ کِہیٖنۍ بیٚیہِ اَتھ مَنٛز چھُ واریاہ أسۍ ہیٚکو کاپیٖز مَطلَب کاپی ہیٚکو أسۍ سیو کٔرِتھ پانٛژھ شےٚ کاپی ہیٚکو أسۍ مُبایِل لیپٹاپَن مَنٛز سیو کٔرِتھ مَگَر پیپرَس مَنٛز چھُس نہٕ بہٕ زیادٕ تُکُن پرٮ۪فَر کَران کِہیٖنۍ تکیازِ بیٚیہِ چھُ گَژھان یہِ واریاہ بوج بیٚیہِ اِنسانَس چھُنہٕ آز بوج گَژھان زیادٕ خۄش پَکناوُن آز چھِ آسان ہَلکہٕ یوٗتاہ روزِ نَفَر تیوٗتاہ گوٚو ٹھیٖک یوٗتاہ تٔمِس سۭتۍ کَم سامان کیاہ آسہِ موبایِل کٔڑِو تہٕ چَندَس لٮ۪کھِو بیٚیہِ چھُنہٕ کانٛہہ آسان ٹٮ۪نشَن اَتھ مَنٛز کِہیٖنۍ بہٕ چھُس پَنٕنۍ کِنۍ تَوے زیادٕ اَتھ پرٮ۪فَر کَران تکیازِ یہِ چھُ آسٲنی چھُ یہِ دِوان یہِ لُکَن بہٕ چھُس واریاہ خۄش یِم موبایِل لیپٹاپ یِم فیسَلٹی چھِ پَبلِکَن مَنٛز بہٕ چھُس خۄش اَتھ مَنٛز یہِ چھُ مےٚ یہِ چھُ دِوان یُم تہِ امہِ سۭتۍ چھُ گَژھان واریاہ آسانی واتان لُکَن پھٲیدٕ چھُکھ مِلان بیٚیہِ چھُنہٕ کہیٖنۍ ٹٮ۪نشَن روزان برونٛٹھ کُن یِہے تَوے چھُس بہٕ زیادٕ کَران پرٮ۪فَر لیپٹاپ مُبایِلَس کُن تَوے چھُس نہٕ بہٕ زیادٕ پیپرَن کُن کَران کہیٖنۍ تکیازِ یہِ مےٚ ووٚن تَوے چھُ یہِ پیپرَس کُن چھُس نہٕ بہٕ زیادٕ یہِ کَران کِہیٖنۍ